اَسلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتُہُ میٛٲنۍ سونٛچ چِھ یِہ وَنان زِ أکِس بَچہِ سٕنٛدِ خٲطرٕ چُھ اِونِنٛگ ٹیوٗشَن سٮ۪ٹھاہ ضروٗری اگر اَکھ بَچہِ سکوٗل پٮ۪ٹھ یِتھ أکِس ٹیوٗشَنَس پٮ۪ٹھ گَژھِ اِونِنٛگ ٹیوٗشَنَس پٮ۪ٹھ پَرِ سُے یُس تٔمۍ سکوٗلَس منٛز پوٚرمُت آسہِ تٔمِس گَژھِ ٹیوٗشَنَس پٮ۪ٹھ رِوایِز تہٕ سُہ ہیٚکہِ سٮ۪ٹھاہ برونٛٹھ پٔکِتھ یا پَرِ ٹیوٗشَنَس منٛز بَدل سبق تہٕ بیٚیہِ دۄہ گَژَھٮ۪س سکوٗلَس منٛز سٮ۪ٹھاہ مَدد تہٕ باقِیَن تِہ ہیٚچِھناے أکِس ٹیوٗ أکِس بَچَس خٲطرٕ چُھ اِونِنٛگ ٹیوٗشَن سٮ۪ٹھاہ ضروٗری تٔمۍ سٕںٛز نالیج ڈیٚولَپ کَرنہٕ خٲطرٕ تٔمِس گَژھِ نالیج سٮ۪ٹھاہ ڈیٚولَپ تہٕ سُہ ہیٚکہِ سٮ۪ٹھاہ برونٛٹھ پٔکِتھ اَگر اَکھ بَچہِ اِونِنٛگ ٹیوٗشَن جٲری تھایِہ ؤریہِ کِس ؤریَس سُہ ہیٚکِہ واریاہ بروںٛٹھ پٔکِتھ تہٕ باقِیَن دوستَن شُڑٮ۪ن مَدد کٔرِتھ تہٕ لۄکٹٮ۪ن کلاسَن تہِ پَرنٲوِتھ أکِس بَچَس پَزِ اِونِنٛگ ٹیوٗشَن یا پرٛیوَیٹ کَلاس جٲری تھاوٕنۍ تِکیازِ تٔمۍ سُنٛد مُستقبِل ہیٚکِہ رُت تہٕ میوٗٹھ بٔنِتھ سُہ ہیٚکہِ باقیَن شُرٮ۪ن تہِ پرنٲیِتھ تہٕ پانہٕ تہِ ہیٚکہِ سٮ۪ٹھاہ برونٛٹھ پٔکِتھ تہٕ قٲبِل شُر بٔنِتھ اگر اَکھ بَچہِ اِونِنٛگ ٹیوٗشَن جٲری تھَایہِ یا پرٛیویٹ کلاسٕز جٲری تھَایہِ سُہ ہیٚکِہ پرٮ۪تھ کُنہِ سَبجَکٹَس منٛز بَرابر مارکس حٲصِل کٔرِتھ تہٕ بَرابر ہیٚکہِ سُہ ٹاپ کٔرِتھ سُہ ہیٚکہِ ہَرکٲنٛسہِ ؤنِتھ کہِ پرٛیویٹ کَلاس چھِ أکِس بَچہِ ہٕنٛدِ خٲطرٕ واریاہ ضروٗری میون خیال تہِ چُھ یی زِ پرٮ۪تھ کٲنٛسِہ بَچَس گَژھِ اِونِنٛگ کَلاسِز یا پرٛیویٹ کَلاسِز جٲری تھَاوٕنۍ تاکہِ سُہ ہیٚکہِ بروںٛتھ کُن مُستقبِل رُت بَنٲیِتھ تہٕ نالیج ڈیٚولَپ کٔرِتھ